یُس ہسا یہِ کٲم چھِ گاڈٕ رَٹنٕچ یہِ ہسا چھِ واریاہ اگر أسۍ وٕچھو کٔٹِھن کٲم تِکیٛازِ یُتھٕے کُنہِ دریاوَس منٛز یا کُنہِ جیٖلَس منٛز أسۍ گاڈٕ رٹنہِ چھِ وَسان اَتھ منٛز ہسا چھِ زُوُک خطرٕ تہِ آسان واریاہَو لَٹہِ آسیو تۄہہِ وٕچھمُت زِ واریاہ یِم ہسا گاڈٕ رَٹَن وٲلۍ ٲسۍ تِم گٔے جان بہ حق گاڈٕ رٹان رَٹان أسۍ ہسا چھِ وَنان زِ یُس ہسا یہِ گاڈٕ رَٹُن چھِ یہِ گژھَن نہٕ سٲںۍ شُرۍ کَرٕنۍ کیٚنہہ تِم گژھَن پَرٕنۍ پَتہٕ گژھَن نوکری لَگٕنۍ بیٚیہِ کانٛہہ روزگار کرٕنۍ یا پَنٕنۍ فارَم گژھَن تِم ترٛاوٕنۍ فِش فارمِنٛگ ۂنٛدۍ مگر یِتھ کٔنۍ جانَس پٮ۪ٹھ رِسِک تُلِتھ گژھَن نہٕ تِم یہِ کٲم کَرٕنۍ کِہیٖنۍ تہٕ اَتھ کامہِ منٛز ہسا چھُ اَکھ الگ لُطُف اگر أسۍ وٕچھو یہِ چھِ پَتہٕ وَتَے آمٕتۍ أسۍ کران گاڈٕ ہٲنٛز طبقہٕ تہٕ اَتھ منٛز ہسا چھِ أسۍ وٕچھان زِ سٲنۍ یِم جَد ٲسۍ تِم تہِ آے یِہوٚے کٲم کران اَسہِ تہِ کٔر یِہوٚے کٲم مگر أسۍ ہسا چھِ یَژھان زِ یِم سٲنۍ شُرۍ چھِ تِم گژھَن نہٕ یہِ کٲم کَرٕنۍ کیٚنہہ تِم گژھَن پٔرِتھ لیٚکِتھ کُنہِ اصلہِ جایہِ مُلازمتھ کَرٕنۍ تاکہِ سون ناو تہِ گژھِ روشَن